ہیٚلو اسلامُ علیکم اہن حظ مےٚ حظ چھِ پے فرمٲیِو اَدٕ ٹھیٖک حظ چھُ مگر یہِ مےٚ چھنہٕ از چھنہٕ مےٚ تِژھ پوزِشن بہٕ ہیٚکہٕ ددیوارٕکۍ پونٛسہٕ دِتھ لَفظِ زمین ہیٚکہٕ بہٕ دِتھ اَمہ سۭتۍ روزِ تُہۍ تہِ چھِو ٹھیٖک ونان اَمہ سۭتۍ روزِ ہمزاے ہمسایگی منٛز اکھ أکِس تھاوو نظر تہٕ بیٚیہِ ہیٚکو اکھ أکِس حا حال پرژھِتۍ تہٕ مگر لۄکٕٹۍ دِمو اصٕل دِمو زیادٕ تھوٚد تہِ دِمو نہٕ کیٚنٛہہ

آ آ یہِ چھُ واریاہ اصٕل یہِ چھُ واریاہ سونٚچ تہِ اصٕل ٹھیٖک چھُ أتی روزِ اَسہِ پانہٕ ؤنۍ ہمسایہِ گی تہِ اصٕل

اَدٕ ٹھیٖک حظ چھُ یہِ کیاہ آ تُہۍ چھِو ٹھیٖک ونان بہٕ وَنہٕ یِکے وٕنی اَنن بہٕ پٹھوٲرۍ أسۍ مینو زمیٖن تہٕ أس دِمو دیٚوار اتھ آ بِلکُل اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اچھا اسلامُ علیکم